مےٚ ٲس أنمٕژ فٕلاسٕک اکھ سیٚلو والیٚن ہنٛز تِمو دوٚپ اَتھ منٛز چھِ روزان گرٕم ژوٚوُہ گھٲنٛٹہٕ گرٕم ترٛیش اۭں یہِ اَتھ منٛز روٗز نہٕ کیٚنٛہہ اَتھ منٛز چھِ روزان یِہٲے گَھنٹہٕ دۄن گھنٹَن ٲس اَتھ منٛز روزان یہِ درٛاے نہٕ کیٚنٛہہ ٹھیٖک بہٕ چھیٚس دَپان لوٗکَن یِم یہِ کَمپٔنی مہٕ کٔرِو تُہۍ اِستعمال کیٚنٛہہ سیٚلو والیٚن ہُنٛد اَمہِ کھۄتہٕ کٔرِو پرٛیٚسٹیج کٔرِو مِلٹَن کٔلو کٔرِو بَجاج والین ہُنٛد کٔرِو سُہ گژھہِ بہتر